اگر ہَسا أسۍ وٕچھو اَسہِ چھِ واریاہ چلینٛجِز پیٚوان وٕنکیٚس کَرنہِ فیس یعنی کہِ گامَن منٛز وُچھو أسۍ اگر ہَسا وُچھو لُکھ چھِ ییٚتہِ پَران ایجوکیشَن چھُکھ واریاہ حٲصِل کٔرمٕژ اِن ٹٔرمٕز اَڑیو چھِ کوٚرمُت گرٛیجویشَن چھَکھ کٔرمٕژ کَتھ منٛز اِنجیٖنٔرِنٛگ منٛز أڑۍ چھِ بی ایس سی کٔرِتھ أڑۍ چھِ بی اے کٔرِتھ مگر اَمہِ باوجوٗد ہَسا چھِ وٕنکیٚس اَن اَن ایمپٕلایمیٚنٹ زیادٕ ییٚتہِ لُکھ ہَسا چھِ پٔرِتھ گَرَن منٛز بِہِتھ کِہیٖنۍ چھِنہٕ ہیٚکان کٔرِتھ کٲم کار چھِنہٕ ہیٚکان کٔرِتھ کِہیٖنۍ حالانٛکہ گورمینٛٹَس منٛز چھِنہٕ وٕنکیٚس تیٖتیٛاہ جاب تِنہٕ کِہیٖنۍ یا اَسہِ چھِنہٕ تیوٗتاہ ییٚتہِ یعنی کہِ ڈیولپمینٛٹ تہِ نہٕ گاندَربَلَس منٛز کِہیٖنۍ لُکھ کَرٕہَن تھوڑا پرٛایویٹ سیکٹَرَس کُن رُجوٗع تَمہِ کِنۍ ہَسا چھِ گژھان واریاہ فیس چھِ پرٛابلِم پیٚوان لُکَن کَرنہِ یعنی کہِ اگر أسۍ وٕچھو اَمہِ سۭتۍ چھِ گژھان پرٛابلِم یِتھ کٔنۍ لُکھ چھِ پَتہٕ غلط سِٹٮ۪پ تُلان ڈرٛگزَن پٮ۪ٹھ چھِ گژھان باقٕے باقٕے چیٖز چھِ استعمال کَران تہٕ اَمہِ کِنۍ ہَسا چھِ أسۍ وَنان یعنی کہِ یُس ہَسا چھُ ییٚتہِ اَمہِ سۭتۍ یۄس ایجوکیشَن چھِ ایجوکیشَن ہَسا چھِ وٕنکیٚس ہاے لیولہِ پٮ۪ٹھ مگر اَن اَن اِمپلایمینٛٹ تہِ چھِ ہاے لیولہِ پٮ۪ٹھ ایٚمپلایمینٛٹ چھِنہٕ وٕنکیٚس مِلان کِہیٖنۍ تہٕ اَسہِ ہَسا چھِ ییٚتہِ گژھان کٲم اِن ٹٔرمٕز آف اگر أسۍ وٕچھو ڈیولَپمینٛٹ سِکِل بلڈِنٛگ اِنٹَرپِرٛش وُچھو أسۍ ییٚتہِ سپوٹٕس وَپوٹٕس ایکٹٕوِٹیٖز ہَسا چھِ ییٚتہِ گژھان مگر تِم ہَسا چھِ ییٚتہِ لو لیولہِ پٮ۪ٹھ گژھان لو لیولہِ اِن دَ سیٚنٕس ہَسا چھِ یِتھ کٔنۍ گژھان یعنی کہِ وٕنکیٚس چھِنہٕ اَسہِ مِلان اِنفرٛاسٹرٛکچَر چھِنہٕ اَسہِ اَصٕل گرٛاوُنٛڈٕز چھِنہٕ ییٚتہِ اَصٕل تَمہِ آے کِہیٖنۍ تَمہِ کِنۍ چھِنہٕ اَسہِ ییٚتہِ ٹیلٮ۪نٛٹ تہِ اَصٕل نیران کِہیٖنۍ یعنی کہِ گورمینٛٹَس اگر پَزِ ہے تِم پَزٕہَن اَسہِ اَصٕل اَصٕل گرٛاوُنٛڈ دِہَن تِم اَسہِ وٮ۪ل یعنی کہِ یِمَن پٮ۪ٹھ اصٕل یی ہے گِنٛدنہٕ باقٕے چیٖز ییٚتہِ ہَسا چھِ گرٛاوُنٛڈ لَکٕٹۍ آسان تَوَے چھِنہٕ ییٚتہِ ٹیلٮ۪نٛٹ تہِ اَسہِ نیران تَمہِ آیہِ کِہیٖنۍ تہٕ یعنی کہِ اِنفرٛاسٹرٛکچَر یُس سپوٹسَس منٛز یا باقٕے باقٕے چیٖز چھِ سُہ چھُ واریاہ کَم یعنی کہِ أڑۍ چھِنہٕ ہیٚکان یعنی کہِ گِنٛدَن سامان تہِ أنتھٕے کِہیٖنۍ تاکہِ تِم ہیٚکہٕ ہَن کٔرِتھ کٲم یعنی کہِ بَناو کیریَر ہیٚکہٕ ہَن بَنٲوِتھ تِم سپوٹسَس منٛز یۄہَے ہَسا چھُ رُکیسٹہٕ اَکھ یعنی کہِ وٕنکیٚس حظ چھِ اَسہِ لیک آف اِنفرٛاسٹرٛکچَر ییٚتہِ یَتھ گامَس یَتھ ڈِسٹِرٛک گاندَربَلَس منٛز تہٕ تَمے کِنۍ ہَسا چھِ اَسہِ گژھان کٲم ڈیولَپمینٛٹ چھِنہٕ یوٗتھَس منٛز کٕہٕنۍ ڈیولَپمینٛٹ چھِنہٕ وٕنکیٚس یوٗتھ چھُ وٕنکیٚس بیٚکار بِہِتھ کانٛہہ سِکلٕے چھِنہٕ لوٗکَن منٛز یوٗتھَس منٛز وٕنکیٚس یوٗتھ چھِ پریشان چھِ یعنی کہِ ڈِپرٛشنُک شُکار چھِ گٔمٕتۍ اٮ۪نزایٹی ہِنٛدۍ شُکار چھِ گٔمٕتۍ یعنی کہِ یوٗتھ چھُ وٕنکیٚس بَس أتھۍ منٛز وٕنکیٚس پریشان تہٕ اگر اَکھ کانٛہہ قدم یی ہا نِنہٕ سوسایٹی منٛز یوٗتھَس خٲطرٕ یعنی کہِ گورمینٛٹ نی ہے قدم کانٛہہ تہٕ مے بی أسۍ واریاہ چانسٕز تَمہِ سۭتۍ یوٗتھ ہیٚکہِ بٔچھِتھ نہ تہ ہیٚکہِ نہٕ یوٗتھ بٔچِتھ کِہیٖنۍ واریاہ پرٛابلِم ہَسا ہیٚکہِ یوٗتھَس گٔژھِتھ تہٕ یوٚہَے ہَسا چھُس بہٕ وَنان وٕنکیٚس یُس اَپُرچُنِٹیٖز یعنی کہِ تِم چھِ واریاہ کَم مِلان اَسہِ یَنٛگ پیٖپٕل چھِ وٕںکیٚس ڈِپرٛشنٕکۍ شُکار گٔمٕتۍ ایٚنزایٹی ہِنٛدۍ شُکار گٔمٕتۍ پریشٲنی ہِنٛدۍ شُکار چھُ وٕنکیٚس لُکھ ییٚتہِ یوٗتھ گوٚمُت